وعلیکُم السلام اَلسلامُ علیکُم ؤنِو حظ جناب آچھا ٹھیٖک آ ٹھیٖک فرمٲیِو سا بڈٕگامہِ چھُ اسہِ شوٛاپ ؤنِو سا اسہِ چھِ ایرچارڈٕنٕکۍ ایڈِڈاسٕکۍ کولمبِیاہٕکۍ چھِ اسہِ بیٚیہِ چھِ اسہِ واریاہ ویرایٹی اَتہِ

مین اَڈس منٛز حظ تُہۍ کٔرِو شوٛاپس پٮ۪ٹھ وِزِٹ یہِ تتہِ لگوٕ پانس باسوٕ ٹھیٖک تہٕ تُہۍ ہیکِو وُچھِتھ یتھ پٲٹھۍ یہِ شوٗزٕچ کوٛالٹی اسہِ چھِ کوٛالٹی واریاہ اصٕل حظ اسہِ چھِ وارنٛٹی منٛز اَتھ چھِ مطلب تُہۍ ییٚمہِ برٛانٛڈُک شوٗز نِیو تتھ چھِ تٔمے حِساب ییِوٕ تۄہہِ ویرنٛٹی تہِ آ وِنٹر خٲطرٕ تہِ وِنٹر خٲطرٕ تہِ چھُ آ آ نَہ تُہۍ ہیٚکِو تُہۍ کٔرِو ٹرٛاے أسۍ دِمہو تۄہہِ ٹرٛاے تہِ کرنہٕ تٔتِی آ جناب دوٚپمے نَہ ایڈِڈاسٕکۍ چھِ بیٚیہِ چھِ کولمبِیاہٕکۍ چھِ یِم چھِ لگان وِنٹرس منٛز زیادِ تر کولمبِیاہٕکۍ حظ چھِ گژھان ٹھیٖک تِم چھِ واٹر پرٛوٗف آسان بیٚیہِ چھُ تِمن اصٕل ٹایِم نیران اَتھ چھُ گژھان سِٹارٹِنٛگ رینٛج گژھان اَتھ باہ شٮ۪تھ پٮ۪ٹھ سٹارٹ حظ مگر یہِ چھُ واٹر پرٛوٗف شوٗز تہٕ اتھ چھِ وارنٛٹی تہِ تۄہہِ

ؤنِو حظ جناب آ ایڈِڈاسٔے چھِ اسہِ ایٚویلِبٕل اسہِ چھُ ناو مُدثر آ تۄہہِ کیٚاہ چھُو ناو چلو ٹھیٖک فرمٲیِو حظ

وُچھ سا بھایا اَتھ چھُ رینٛج حِساب اَتھ چھُ ٲٹھ شٮ۪تھ پٮ۪ٹھ تہِ گژھان سِٹارٹ ٲٹھن ساسن تانۍ آ ییٚمہِ حساب ژٕ وۄنۍ شوٗز نِکھ ژٕ ہیکٔکھ تتھ کٔرِتھ ٹرٛاے یُس اسہِ ٲٹھ یُس ٲٹھ شٮ۪تھ وول چھُ نا یہِ چھُ یِوان کاپی وُچھ فار ایٚگزامپٕل ژٕ نِکھ ٲٹھن شٮ۪تن ہنٛد تتھ سُہ آسہِ نہٕ واٹر پرٛوٗف تتھ نیرِنہٕ مطلب سُہ چھُنہٕ لگان تَمہِ آے یُس ہُو چھُ نا تۄہہِ نَیوٕ سُہ دۄہ کھۄتہٕ دۄہ اگر تُہۍ رۄپیس ٲٹھن ساسن منٛز بوٗٹھ نِیو سُہ نَیوٕ تۄہہِ دۄہ کھۄتہٕ دۄہ تۄہہِ باسوٕ سُہ دۄہ کھوتہٕ دۄہ نَوان یُس ہُو چھُ نا تتھ نیرِ کَم ٹایِم یُس وۄنۍ ہُو چھُ نا رۄپیس ٲٹھن ساسن ہنٛد سُہ چھُ برٛینٛڈ آسان تتھ چھُ نیران واریاہ ٹایِم بیٚیہِ چھُنہٕ سُہ ژھیٚنان ویٚنان سہل سہل آ جناب چلو ٹھیٖک تُہۍ ییِٖزیٛو او کے السلامُ